چھُ پَنٕنہِ کیمرا سۭتۍ تُلان یِم فوٹوز پِکچٲر چھِ أسۍ کِلِک کَران مطلب واریاہ واریاہ ڈِفرَنٛٹ ڈِفرَنٛٹ یِم ڈِفرَنٛٹ یِمَن ہٕنٛدۍ واریاہَن واریاہَن موٗم۪نٹَن ہِنٛدۍ فار ایگزامپُل اگر أسۍ کَتھ کَرو واریاہَن یِمَن ہٕنٛدۍ چھِ أسۍ کَران واریاہَن موٗمٮ۪نٛٹ چھِ أسۍ واریاہ موٗمٮ۪ٹ چھِ أسۍ کَران کِلِک اَمہِ سۭتۍ اَگر أسۍ کَتھ کَرو خانٛدرٕ خانٛدرَن ہٕنٛدۍ فوٹو چھِ مطلب خانٛدرَن ہٕنٛدۍ فوٹو چھِ تُلان ییٚلہِ کانٛہہ فَنٛگشَن چھِ آسان گَرِ تِہُنٛد فوٹو چھِ تُلان فَنٛگشَنَن ہٕنٛدۍ فوٹو چھِ تُلان گَرِکٮ۪ن سۭتۍ چھِ فوٹو تُلان گَرِکٮ۪ن یادگار بَناونہٕ خٲطرٕ چھِ أسۍ یِم فوٹو تُلان بیٚیہِ ییٚلہِ أسۍ نیٚچَر مِثال کُنہِ جایہِ چھِ گژھان تَتہِ چھِ أسۍ نیٚچَر وُچھان مطلب نیٚچَر آ اللہ تعالیٰ سٕنٛز قۄدرَت چھِ أسۍ وُچھان تِم چیٖز چھِ أسۍ کیپچَر کَران بیٚیہِ چھِ أسۍ تِم چیٖز پَنٕنہِ گیلری منٛز تھاوان بیٚیہِ چھِ أسۍ مطلب یِم دوستَن سۭتۍ اَسہِ یِم مٮ۪موری چھِ آسان پِکنِک چھِ گژھان یا کَزٕنَن سۭتۍ چھِ آسان تِم مٮ۪موریٖز مٮ۪موری چھِ أسۍ چھِ تِم مٮ۪موریٖز کیپ کیچَر کَران تاکہِ سُہ گوٚژھ یادگار بَنُن تِم تِم پَل تِم موٗمینٕٹس گژھن یادگار بَنٕنۍ یادگار گژھن بَنٕنۍ اَسہِ خٲطرٕ یادگار گژھان بَنٕنۍ اَسہِ خٲطرٕ تِم تِم موٗمٮ۪نٹٕس مطلب فیملی منٛز چھِ خانٛدَر آسان کٲنٛسہِ پَتہٕ مِثال کے طور پر أسۍ چھِ پَتہٕ فوٹوٗز تُلان پَتہٕ چھِ یادگار روزان کُنہِ تہِ جایہِ چھِ گَژھان بیٚیہِ فیملی ہٕنٛدۍ فوٹوٗ دوس فرینٛڈٕس سٔرکٕلَن ہُنٛد کَزٕنٕز چھِ آسان تِہٕنٛدۍ مطلب تِہٕنٛدۍ یِم چھِ أسۍ تُلان تِہٕنٛدۍ تِمَن سۭتۍ چھِ أسۍ فوٹوٗ تُلان أسۍ چھِ تھاوان پَتہٕ تِم پَنٕنہِ گیلری منٛز تاکہِ تِم بَنَن یادگار یادگار بَنَن تِم اِنسان مطلب اِنسانَن کُس ٹایم کۄمَن سۭتۍ سُپٮ۪نٛڈ چھُ آسان کوٚرمُت واریاہ چیٖز چھُ اَمہِ سۭتۍ اِنسانَس چھُ اِموشنَل سَپورٹ تہِ میلان اَگر کُن کُنہِ جایہِ اِنسان چھُ آسان گوٚمُت فار ایگزامپُل کُنہِ تہِ کُنہِ تہِ کَنٛٹری منٛز آسہِ سُہ گوٚمُت کٲم کَرنہِ کُنہِ تہِ جایہِ آسہِ کُنہِ گَرِ نٮ۪بر تہِ آسہِ پَتہٕ چھُ اِنسان فوٹوٗ وُچھان سُہ چھُ لول ژَلان ژوٚل لول ژَلان تَمہِ سۭتۍ بیٚیہِ چھِ أسۍ زیادٕ پَہَم یُس یہِ سون یہِ چھُ کیٛاہ وَنان الہ اللہ تعالیٰ سٕنٛز قۄدرتی یِم موٗمٮ۪نٛٹ چھِ آسان موٗمٮ۪نٛٹہٕ چھِ آسان یِم نیٚچ نیٚچرٕچ یِم موٗمٮ۪نٹ چھِ آسان أسۍ چھِ تِم کَران تِم کَران کیٚپچَر تاکہِ اللہ تعلیٰ سٕنٛز یاد چھِ یِوان اَمہِ سۭتۍ بیٚیہِ یِم خوٗبصوٗرت خوٗبصورت چھِ اللہ تعلیٰ ین چھِ دُنیا واریاہ خوٗبصوٗرت بَنٲومٕژ تِم چھِ تِم موٗمٮ۪نٹٕس تُلان بیٚیہِ چھِ پَنٕنۍ پِکچٲرٕس تہِ چھِ عموٗمن پَنٕنۍ پِکچٲرٕس تُلان پَتہٕ چھِ أسۍ تِم مِثال کے طور پے کیٛاہ وَنان چھِس یِم اَپ لوڈ کَران یَتھ پٮ۪ٹھ سوشَل میٖڈیاہَس پٮ۪ٹھ فرینٛڈٕس چھِ مطلب فرینٛڈٕس چھُ وُچھان کَزٕنٕز چھِ وُچھان ہر کانٛہہ چیٖز یُس تہِ اَسہِ تِم چھِ وُچھان تُِ چھِ وُچھان یِم تِم پِکچٲرٕس چھِ تِم وُچھان تِم تہِ چھِ گَژھان خۄش مطلب أسۍ تہِ چھِ گَژھان خۄش بیٚیہِ چھُ واریاہ بیٚیہِ چھِ یِم پِکچٲرٕس أسۍ تُلو مِثال نیٚچرٕکۍ چھِ گَر فیم ہوم مَکان چھِ بَناوان یا کیٚنٛہہ تہِ ہر کُنی کانٛہہ یِم چھِ أسۍ کیٛاہ وَنان اَتھ اَمہِ سۭتۍ کَران کٲم أسۍ چھِ میٚموریٖز اَتھ وَنان أسۍ میٚموریٖز چھِ أسۍ اَسہِ چھِ یاد گار بَنان میٚمووریٖز میٚموریٖز چھِ اَسہِ یاد روزان مٮ۪موریبُل مٮ۪م مٮ۪موریٚبُل ڈیٚیز یِم چھِ آسان مٮ۪موریبُل ڈیٚیز چھِ اَسہِ اَتھ منٛز آسان تِم چھِ أسۍ یاد تھاوان واریاہ واریاہ چیٖز چھِ مطلب یِم اَگر پِکنِک چھِ گَژھان سکوٗلَس سۭتۍ یا کالیٚجَس سۭتۍ چھِ أسۍ پِکنِک گَژھان أسۍ چھِ تِم تِم چیٖز تہِ یاد تھاوان تِم تِم چیٖز تہِ چھِ أسۍ أسۍ چھِ واریاہ واریاہ چیٖز تھاوان یاد تِم چیٖز تِم چھِ تَمہِ سۭتۍ چھِ أسۍ یادگار بَنان واریاہ پَل مِثال بَچَن سۭتۍ چھِ أسۍ گِنٛدنہِ گَژھان یا پارکَن منٛز چھِ پَنُن شُرٮ۪ن ہٕنٛدۍ یا تِہِنٛدۍ فوٹوٗز چھِ أسۍ تُلان تِم چھِ یادگار تِم یادگار بَناونہٕ خٲطرٕ مِثال چھِ أسۍ تِم چھِ یادگار بناونہٕ خٲطرٕ أسۍ تِم یہِ کَران کٲم تِم یادگار بَناونہٕ خٲطرٕ چھِ أسۍ تِم یہِ اَتھ منٛز کیمراہَس منٛز قید کَران